مےٚ ہسا کوٚر حالہٕ حالٕے ایمیزان پٮ۪ٹھ اکھ فون اَرڈر ییٚمُک ناو چھُ ریڈمی ایٹ ییٚمُک حظ کۭمتھ چھُ ساڈ دہ ساس یہِ ہسا چھُ لاںٛچ گوٚومُت جوٗن زٕ ساس تہٕ اَردہَس منٛز اَتھ ہسا چھِ زٕ ویرینٹ اکھ ہسا چھُ ژور ژُہٲٹھ بیاکھ ہسا چھُ ٲٹھ زٕ ہَتھ تہٕ شُوَنٛزاہ یُس ہسا مےٚ فون اوٚن ریڈمی ایٹ تَمیُک ویرینٛٹ ہسا چھُ ژور ژُہٲٹھ یہِ ہسا چھُ زَبردست فون اَمیُک وَزن ہسا چھُ واریاہ لوٚت اکھ ہَتھ تہٕ پانٛژھ سَتَتھ گرام است اَتھ ہسا چھُ گوریٖلا گِلاس فایِو پروٹیٚکشن اَتھ ہسا چھِ لَگان زٕ سِم یہِ ہسا چھُ سُپر امولڈ سکریٖن ایٚنرایڈ ؤرجن ہسا چھُ اَتھ ٲٹھ پویِنٛٹ اکھ اوریو اَتھ ہسا چھُ پروسیسر سنیپ ڈریگن ٲٹھ شیٚتھ تہٕ پٲنٛژھ تٲجی یہِ پروسیسر ہر یہِ پروسیسر ہسا چھُ لَگان گیمِنٛگ کرنہٕ خٲطرٕ یہِ ہسا چھُ اَصٕل پروسیسر اَتھ ہسا چھُ فرنٹ کیمرہ وُہ میگا پِکسل تہٕ پٔتۍ کِنۍ چھِ زٕ کیمرہ یِم زن بہہ بہہ میگا پکسل چھِ تہٕ تَمہِ سۭتۍ ہسا چھِ یِم ویٖڈیو ہٮ۪کان فور کے کالٹی منٛز تُلِتھ فنٛگر اَتھ ہسا چھُ فِنگر پرنٹ سینسر بیٚیہِ ہسا چھِ ژۄیہِ تٕرٕٛہ شیٚتھ اٮ۪م اے ایچ بیٹری یَتھ زَن اَصٕل پٲٹھۍ مےٚ اکھ دۄہ نیران چھُ بیٚیہِ ہسا چھُ اَتھ اَردہ واٹ چارجر یُس زن فاسٹ چارٕج کران چھُ اَتھ ہسا چھِ مُختلِف کَلر اَتھ ہسا چھُ کرٛہُن کلر وایِٹ کَلر گولڈن کَلر واریاہ کَلر ہسا چھِ اَتھ مےٚ ہسا گوٚو پسنٛد پانہٕ گولڈن کَلر تہٕ مےٚ اوٚن پانہٕ خٲطرٕ گولڈن کَلر تہٕ اَتھ ہسا چھِ زَبردست آڈیو کالٹی اَمیُک سایز ہسا چھُ ساڈ شیٚے آنٛچہِ تہٕ یہِ ہسا چھُ واریاہ زَبردست فون بہٕ ہسا چھُس سارنٕے رِکمنٛڈ کران زِ ییٚمِس دہ ساس تام بجٹ آسہِ سُہ انہِ یہِ فون تٔمۍ سٕنٛدِ خٲطرٕچھُ یہِ اَصٕل فون